نَہ أسۍ وَنو تی زِ میٖڈیا چھُ ہاوان تیٖژہ ہن ییٖژہ ہن سپدان چھِ اور وۄنۍ چھُ آسان سُہ خال کانٛہہ میٖڈیا یُس پتہٕ زیادے پہم چھُ کَران تہٕ اَصٕل ہن چھُنہٕ اَصلیت چھُنہٕ ہاوان کیٚنٛہہ تہٕ یُس چیٖز نہٕ ہاوُن سُہ چھُ ہاوان باقٕے چھُ ماشاء اللہ سورٕے ٹھیٖک پَکان پرٮ۪تھ کانٛہہ میٖڈیا چھُ پَنُن فرض نِباوان کٕتھ پٲٹھۍ چھُ تِمن پَکُن کیٛاہ چھُ پَِکُن تِم چھِ ٹھیٖک ٹھاک پَکان گوٚو سُہ چھُ آسان پتہٕ کانٛہہ دَہن منٛز اَکھا یُس پتہٕ ییٖژہ ہن کَرِ نہ